ہیلو السلام اہن حظ ٹھیٖک پٲٹھۍ سَر سَر تُہۍ چھِو حظ ٹھیٖک سَر اٮ۪کچُلی أسۍ حظ چھِ ییٚتہِ تُہُنٛدِ کانَسچُوٮ۪نسی ہِنٛدۍ اَکہِ گامٕکۍ نفر تہٕ اَسہِ حظ ٲس سَر رِکوٮ۪سٹ اَکھ أسۍ حظ چھِ یہِ شُپ شُپیَن ڈِسٹِرٛکی سَر اَسہِ حظ ٲس یہِ رِکوٮ۪سٹ أسۍ حظ چھِ ییٚتہِ نُنرِ پٮ۪ٹھ

نوٗرا حظ لُنٛزوٗرا شُپیَن سَر اَسہِ حظ ٲس یہِ رِکوٮ۪سٹ اَکھ مان ژٕ ییٚتہِ نہٕ حظ چھِنہٕ یہِ اَکھ چھِ ییٚتہِ روڈٕچ تھوڑا پرٛابلِم ییٚتہِ چھِنہٕ ٹرٛانسپوٹ فیسَلٹیٖز نہٕ حظ ہُہ ہَے چھُ سُہ ٹھیٖک یُس لِنٛک روڈ چھُ نا اَتھ گامَس منٛز سُہ چھُنہٕ صحیح کینٛہہ سُہ ہُہ روڈ ٹھیٖک مگر سُہ چھُ نا اَتھ گامہٕ نیٚبٕرۍ آ سُہ حظ چھِ یہِ أڑِس حظ کَریوکھ یہِ مٮ۪کڈَم وٮ۪کڈَم تہٕ تھوڑا سَنٛبالیوکھ تہٕ مگر اوٚڑ چھِ سُہ خَرابٕے تہٕ پِٕلَس چھَنہٕ اَسہِ فیسلٹی چھَنہٕ اَسہِ زیادٕ اَصٕل کینٛہہ مَگر سُہ چھُ خَراب آسان واریاہ آ مین چھُ آبُک اِشوٗ ٹھیٖک سَر وۄنۍ کوٗتاہ ٹایِم لَگہِ اَسہِ نَفر چھِ گژھان بٮ۪مار چھِ گَژھان اَمہِ خَراب آبہٕ سۭتۍ ہُم لۄکٕٹۍ لۄکٕٹۍ بچہٕ تہِ چھِ بِچٲرۍ سارِنی چھِ گٔمٕژ پرٛابلِم اَمہِ آبہٕ سۭتۍ تہٕ بیٚیہِ یِہٕے اِمپاٹنٛٹ یہِ تہِ

بیٚیہِ یہِ حظ روڈُک یہِ حظ چھِ شُکُر خۄدایَس کُن تہٕ بیٚیہِ اَمہِ خٲطرٕ شُکرِیہ یہِ چھُ اِلٮ۪کٹِرٛسِٹی ہُنٛد چھِ اَسہِ ٹھیٖک ٹھاک حِساب ییٚتہِ تَتھ چھَنہٕ وۄنۍ پرٛابلم تَتھ ٲس گۄڈٕ پرٛابلم روزان وۄنۍ چھَنہٕ سۄ پرٛابلم کینٛہہ

چلو شُکرِیہ سَر اَسہِ حظ چھِ یِہٕے وۄنۍ یِم یہِ آ سَڑک بنٛد ٹھیٖک ٹھیٖک حظ چھُ تیٚلہِ بیٚیہِ یَس یہِ نَریگا وَریگا کٲم چھِ گَژھان تہٕ سُہ تہِ چھِ بٕلاک لٮ۪ولہِ پٮ۪ٹھ یِم گَژھان چھِ یِم کامہِ یِم چھَنہٕ زیادٕ اَصٕل پٲٹھۍ گَژھان کِہیٖنۍ تہٕ اَتھ تہِ حظ دِیٲوۍزیو تھوڑا بہت نظر اَتھ تہِ تہٕ کٔرۍزیو تُہۍ تھوڑا سا جانٛچ پَرتال آ

اَدٕ ٹھیٖک حظ چھُ سَر ٹھیٖک چھُ اَدٕ حظ چلو چلو بِہِو حظ رۄبَس حَوال اَدٕ حظ بِہِو اہن حظ اہن حظ اِنشاء اللّٰہ أسۍ ترٛاوَو کِہیٖنۍ چھُنہٕ أسۍ شِکایت کَرو نہٕ أسۍ کِہیٖنۍ وۄنۍ تہٕ بَس یہِ تۄہہِ تہِ دِمہو نہٕ شِکایتُک موقعہٕ کِہیٖنۍ فِلحال کٔرۍزیو تُہۍ یہِ ہن اہن حظ چلو ٹھیٖک حظ السلام علیکم